ییٚلہِ کُنہِ جایہِ لڑٲے چھِ گژھان بہٕ چھَس تِمَن وَنان کہِ ژھۄپہٕ کٔریوٗ لڑٲے چھِنہٕ کَرٕنۍ کیٚنہہ لڑٲیہِ سۭتۍ چھُنہٕ نیران کیٚنہہ تہٕ اگر اگر أسۍ لڑایہِ یوت کَرنہِ بیٚہمو سون سماج پَکہِ نہٕ برٛونٛٹھ کیٚنہہ سٲنِس سماجَس پٮ۪ٹھ پیٚیہِ واریاہ بُرٕ اثر تِکیٛازِ اگر أسۍ لڑایہِ کَرَو تہٕ سون سٲنۍ برٛوٗنٛٹھِم جَنریشَن تہِ ہیٚچھِ پَتہٕ یِہوٚے یُس تِم تہِ آسَن پَتہٕ صرف لڑایہِ کران لَڑٲے چھِ سٲنِس اِسلامَس منٛز تہِ حرام ہنٛگہٕ منٛگہٕ کٲنٛسہِ سۭتۍ لڑٲے کَرٕنۍ چھِ واریاہ غلط کٲنٛسہِ سۭتۍ گژھِ نہٕ لڑٲے کَرٕنۍ بہٕ چھَس تِمن گُزٲرِش کران کہِ تِم گژھن نہٕ لڑٲے وَڑٲے کَرٕنۍ کیٚنہہ لَڑایہِ سۭتۍ چھُ ماحولَس پٮ۪ٹھ واریاہ بُرٕ اثر پٮ۪وان تہٕ سٔہ شُرۍ چھِ وُرۍ چھِ گژھان لڑایہِ سۭتۍ تباہ تہٕ شُرٮ۪ن پٮ۪ٹھ تہِ چھِ واریاہ زیادٕ بُرٕ اثر پٮ۪وان ییٚمہِ سۭتۍ زَنہٕ نہٕ سٲنۍ جَنریشَن برٛونٛٹھ کُن ہیٚکہِ پٔکِتھ کیٚنہہ